ہٮ۪لو اَسلامُ علیکُم تُہۍ چھُو حظ چَنٛک سِٹی رٮ۪سٹرونٛٹ پٮ۪ٹھ مےٚ حظ اوس تٕہٕنٛدِ رٮ۪سٹرٛونٛٹ پٮ۪ٹھ آرڈَر ضٔروٗرت یَتھ منٛز مےٚ دَہ بِریانی پَلیٹ چھِ ضٔروٗرَت بیٚیہِ چھِ مےٚ دَہ پیٖزا ضٔروٗرَت بیٚیہِ حظ چھِ مےٚ ژَتجی نان ضٔروٗرَت بیٚیہِ حظ چھِ مےٚ بَٹَر چِکَن پانٛژھ ضٔروٗرَت بیٚیہِ حظ چھِ مےٚ چِلی چِکَن پانٛژھ ضٔروٗرَت بیٚیہِ حظ چھِ مےٚ تٔنٛدوٗری چِکَن سَتھ ضٔروٗرَت بیٚیہِ حظ چھِ مےٚ چامِن تہِ ضٔروٗرَت بیٚیہِ حظ چھِ مےٚ کول ڈِرٛنٛک وُہ ضٔروٗرَت تُہۍ ؤنِو حظ مےٚ وۄنۍ قۭمتَس مِلیٛا مےٚ کیٚنٛہہ چھوٗٹ بیٚیہِ کوٗتاہ ٹایِم لَگوٕ تۄہہِ واتناونَس یہِ